سلامُ علیکُم تُہۍ چھُو حظ مٮ۪کٕس ہاسپِٹَل پٮ۪ٹھ جِناب اَسہِ اوس پٮ۪شَنٹ اَکھ حظ ہمساے تِمَن چھِ سۄ چھِ لیڈی لیڈی پٮ۪شنٛٹ تٔمِس چھِ آرتھورایِڈ تٔمِس چھِنہٕ اٮ۪کچُؤلی فیملی ییٚتہِ کِہیٖنٛۍ تِم چھِ دُبے منٛز سیٹٕل تہٕ تٔمِس چھِ تھوڑا پرٛابلِم تِمَن چھِ ضروٗرت حظ نٔرٕس ٹُوَنٹی فور اِنٹُو سٮ۪وَن یُس آسہِ تُہۍ ہٮ۪کوٕ کانٛہہ رِکامَنٛڈ کٔرِتھ

تہٕ اگرہَے أسۍ اَکھ نٔرٕس تھاوہون ٹُوَنٹی فور اِنٹُو سٮ۪وَن تُہۍ کوٗتاہ چھُو چارجِز رٹان أکِس رٮ۪تَس سٮ۪وَن تھاوزَنٛٹ یہِ چھا تٔمِس چھِ اَسہِ روٗم ووٗم تہِ پرٛوایِڈ اَسی کَرُن نا ٹھیٖک چھِ اے اَمہِ بۄن چھُنا کٔہٕنٛۍ یِمَو پۄنٛسَو بۄن تھوڑا ڈِسکاوُنٛٹ کٔرِتھ مطلب شےٚ ساس گژھِ نا ٹھیٖک تِمَن چھا یِتھ تِمَن چھا أتھۍ چیٖزَس منٛز اٮ۪کٕسپیٖرنس ہوم نٔرسِنٛگ منٛز اَچھا تہٕ بیٚیہِ اوس اَمہِ علاوٕ اَسہِ یہِ ڈاکٹَر صٲب تھاوُن یہِ ہفتہٕ پتہٕ ہفتہٕ آسہِ اَتہِ چیٚک کران ہیٚکیٛاہ گٔژھِتھ تٔمیُک اِنتِظام ٹھیٖک چھُ تیٚلہِ اگر ہے أسۍ پگہٕے پٮ۪ٹھ آسہِ ضروٗرت تُہۍ ہٮ۪کٕوٕ پگاہ تام کانٛہہ نفر ایرینج کٔرِتھ کانٛہہ نٔرٕس تہٕ یہِ تَمہِ خٲطرٕ کیٛاہ چھِ فارمیلٹی چھا کانٛہہ فارَم فِل کَرُن یا کیٛاہ چھا کَرُن اَسہِ تُہۍ ؤنِو ٹھیٖک چھِ تَمہِ پتہٕ ہیٚلو ٹھیٖک چھُ بہٕ سوزَہو تۄہہِ واٹٕس اپَس پٮ۪ٹھ مسیج تُہۍ سوٗزِو مےٚ فارَم ٹھیٖک چھِ حظ ٹھیٖک شُکریہِ مہربٲنی سلامُ علیکُم